آ اَسہِ اوس اَکہِ دۄہ یَتھ سکوٗلس بہٕ پران ٲسٕس ٹینتھس تامَتھن تَتہِ اوس اَسہِ اَکہِ دۄہ اکھ مُقابلہٕ تہٕ مُقابلہٕ اوس یِہوے آرٹہٕ خٲطرٕ یہِ کرافٹ وافٹ ٲسۍ بَناؤنۍ تہٕ تَتھ منٛز اوس واریاہو شُریو حِصہٕ نِمُت مَگر مُقابلہٕ اوس گروٚپ وایِز یُس میون گروپ اوس تَتھ منٛز ٲسۍ ترٛےٚ سٹوٗڈنٹ تہٕ اَسہِ کور کٲم اَسہِ بَنوو بوٚڑ بارٕ اکھ آرٹ تَتھ خٲطرٕ اوس اَسہِ اوٚنمُت واریاہ زیادٕ بوٚڑ کیٚنوَس کیٚنوَسُک میجرمینٹ چھُ نہٕ مےٚ وُنکیٚنس یاد کیٚنٛہہ تہٕ اَلبتہ سُہ اوس تقریٖیاً أکِس بوڑس یوت بوٚڑ کیٚنوس تہٕ تَتھ خٲطرٕ أنۍ اَسہِ واریاہ زیادٕ کرافٹ پیپر ویپر اَسہِ أنۍ گِلیٚو کَلر پین أنۍ یا یِم چیٖز أسۍ لٔگۍ ڈیٚکُریشن خٲطر یا باقٕے باقٕے چیٖز تہٕ اَسہِ بَنوو پَتہٕ تِمو سۭتۍ پَنٕنۍ سکوٗلٕچ بِلڈنگ تہٕ سُہ یُس تَتھ لوٚگ اَسہِ تَمہِ دۄہ برابر اسہِ اوس ٹایم کَمپِٹِشنس منٛز ترٛےٚ گنٹہٕ تہٕ ترٛےٚ گنٹہٕ لوٚگ اَسہِ ترٛین نفرن سُہ بَناوان بَناوان تہٕ سُہ بَنیٚو واریاہ زیادٕ خوبصوٗرت تہٕ اَسہِ أنۍ تَمہِ دۄہ گۄڈٕنِچ پُزِشن تہٕ سٲری سکوٗلن کٔر اَسہِ واریاہ زیادٕ تعاریٖف تہٕ اَسہِ دِتُکھ پَتہٕ ٹرافی بیٚیہِ دِتُکھ کیٚنٛہہ نَکٕد تہِ تہٕ سٲرویو سکوٗل کیٚو سِٹوٗڈنڈ ٲسۍ ٹیٖچر ٲسۍ پِیان ٲسۍ یِم تہِ تَتہِ ٲسۍ ساروے کوٚرُکھ اَسہِ واریاہ زیادٕ ژَرِ پوٚپ تہٕ حوصلہٕ اَفزٲیی تَمہِ پَتہٕ اَگر بیٚیہِ تہِ کانٛہہ کمپِٹِشن اوس گژھان أسۍ ٲسۍ نِوان ہمیشہ حِصہٕ تہٕ مَگر سُہ اوس میانہِ زندگی منٛز گۄڈٕنیُک یُس مےٚ ساروے کھۄتہٕ بوٚڑ بار تہٕ واریاہ خوٗبصوٗرت اکھ آرٹ اوس بَنومُت